اَسہِ حظ اوس پیٖزا ہَٹ پٮ۪ٹھ کوٚرمُت پیٖزا آرڈر مگر تۄہہِ لوٚگوُ واریاہ زیادٕ ٹایِم مےٚ چھِ واریاہ زیادٕ بۄچھِ لٔجمٕژ مےٚ گوٚو واریاہ ٹایِم پررٛاران اِسلیے چھُ سو بہٕ تۄہہِ وَنان کہِ وٕنکیٚنَس کَتَتھ چھُ تہٕ تۄہہِ کوٗتاہ ٹایِم لَگوُ مےٚ تام واتنَس تِکیٛازِکہِ مےٚ چھُمو تۄہہِ لوکیشَن آلریڈی سیٚنٛڈ کٔرمٕژ تُہۍ وُچھو وۄنۍ تۄہہِ کوٗتاہ ٹایِم لَگیو تہٕ تٔمی ایٚکاڈِنٛگلی پرٛار بہٕ تہِ تمے حِساب پرٛار بہٕ تہِ کہِ تُہۍ ؤنِو تۄہہِ کوٗتاہ ٹایِم لگیو تہٕ یہِ اوس نہٕ تیوٗتاہ دوٗر تام یُن کِہیٖنۍ مگر ؤنۍ چھُو تۄہہِ یہِ لوٚگوُ تۄہہِ زیادٕ ٹایم تُہۍ ؤنِو پَنٕنۍ کرٛےٚ کَرَنٹ سُچویشَن کَرَنٹ لوکیشَن ؤنِو تُہۍ تُہۍ کَتَتھ چھُو وٕکیٚنَس تہٕ تۄہہِ کوٗتاہ ٹایم لگیو مےٚ تام واتنَس تِکیٛازِکہِ مےٚ چھِ بۄچھِ لٔجمٕژ واریاہ زیادٕ